مےٚ سا پٔر زنٛدگی منٛز اَکھ کِتاب یَتھ ناو چھُ راج ترنگی اَتھ منٛز حظ چھُ آمُت کشٔیٖرِ ہُنٛد تواریخ درج کَرنہٕ راج ترنٛگی گٔیٚے رازَن ہُنٛد دٔریاب اَتھ منٛز ہَسا چھُ آمُت کٔشیٖرِ متعلق کٔشیٖرِکٮ۪ن لُکَن ہُںٛد رہن سہن کیُتھ اوس یِہُنٛد لَسُن بَسُن کیُتھ اوس پَتہٕ کالہِ یِم کیٛاہ ٲسۍ کَران کھٮ۪ن چٮ۪ن کیٛاہ ٲسۍ کھٮ۪وان مےٚ نہ حظ چھِ اَز تام کُنہِ تہِ تعلیٖمی کٕلبَس سۭتۍ وابستگی تھٔومٕژ کینٛہہ